اسلامُ علیکُم

ؤنِو حظ اَہَن حظ اَہَن حظ أسۍ چھِ آسان اَز پوٗرٕ ہفتس ماہِ رمضانس منٛز ٲسۍ پوٗرٕ ہفتس یلے حظ اَہَن حظ یہِ سنٛڈے تہِ آسان یلے اَہَن حظ اَہَن حظ نہَ حظ پرٛایِز چھُ فِیر پرٛٲیِز ییٚتہِ میلن تۅہہِ کتھ حسابَس منٛز نِیُن افغٲنی چھُوا نِنۍ پاکِستانی چھُوا نِنۍ یُس سوٗٹ تۅہہِ چھُو نِیُن سُہ ہیٚکِو تُہۍ نِتھ اَہَن حظ سورُے سورُے

اَہَن حظ نہَ حظ تۅہہِ ییٚلہِ تُہۍ ییٚلہِ یور یِیو تۅہہِ بنوٕ نہٕ ییٚتہِ دِلٕے نیرُن ییٚتہِ چھُ زبردست سردی آسان یتی اَہَن حظ اَہَن حظ ییٚتہِ چھُ نیران اَصٕل کالٹی منٛز سوٗٹ حظ یتھ یُس کلر تۅہہِ حظ ژھانٛڈِو ملٹی کلر چھِ یِوان افغانی تہِ یہِ تُہۍ ژھٲنٛڈِو إنٛہ کٔم حظ اَہَن حظ اَہَن حظ تِم تہِ میلین اَہَن حظ یِیو یِیِو اَوا اَوا کیٚنٛہہ چھُنہٕ پرواے صُبحن تہٕ ہیٚکِو تُہۍ حظ یِتھ اَسا تُلِو اَس